اَکھ لچھ پنٛژٕہ ساس پانٛژھ ہَتھ تہٕ پانٛژونزہ ترٛےٚ لچھ تیٚیہِ ترٕہ ساس ژور ہَتھ تہٕ ترونمتھ پانٛژھ لچھ پنٛژونزہ ساس زٕ ہَتھ تہٕ شیٖتھ شیٚے لچھ دہ ساس ترٛےٚ ہَتھ تہٕ کُنوُہ نَو لچھ کنونزہ ساس پانٛژھ ہَتھ تہٕ پانٛژھ شیٖتھ